اَگر بہٕ لڑاین ہٕنٛز کَتھ کَرٕ سٲنِس گامَس منٛز تہِ چھِ لڑایہِ گژھان لڑٲے چھِ گژھان واریاہ یتہِ چھِ پانے کَران ہیٚنٛدٕل اَگر ییٚتہِ لڑٲے گژھِ ییٚتہِ چھِ گرِکۍ یِم زِیٹھ چھِ آسان تِم چھِ پانے ہیٚنٛڈٕل کَران پَتہٕ اَگر زیادٕ کھۄتہٕ زیادٕ گژھِ تیٚلہِ چھِ بُلاوان اوقاف صدٕر یا بدل کانٛہہ چھِ اَنان سُہ چھِ کَران مسلہٕ أتسٕے ہل زیادٕ کھوتہٕ زیادٕ اَگر توٗتاہ نٮ۪بر گژھِ تیٚلہِ چُھ اَنُن گامُک موقدم یا زیوٗھ اَسہِ سُہ چُھ اَنُن اوقاف کمیٹی یُس زیُٹھ آسہِ سُہ چھُ اَنُن سُہ چھُ پَتہٕ فٲصلہٕ کران امہِ پَتہٕ چھُ سُہ مسلہٕ حال گژھان حالَس منٛز گوٚو سٲنِس گامَس منٛز گوٚو یِتھٕے پٲٹھۍ واقعہ اکھ ییٚتہِ أنۍ گرن أکۍ نوش تِمن گٔے لَڑٲے پانہٕ ؤنۍ سۄ ٲسۍ دَپان بہٕ ژَلہٕ ییٚتہِ پَتہٕ گٔے کٲم پَتہٕ یُس بٔڑِبب چھُ میوٚن سُہ گوٚو پَتہٕ تور تُہنٛد تٔمۍ سمجٲو تِم ووٚنکھ کہِ تِمن دیُت تٔمۍ مان مسلہٕ حل کٔرِتھ ووٚنکھ گوٚو مسلہٕ حل أتھۍ سۭتۍ پَتہٕ دوٚپ أمِس دِمو أسۍ بیوٚن تِم بیٖٹھ پَتہٕ پَتہٕ ییٚلہِ پَتہٕ زیادٕ زیادٕ ییٚلہِ نہٕ محنت تیٚلہِ چھِ پَتہٕ کوٹس پٮ۪ٹھ گژھان تَتہِ چھُ پَتہٕ کوٹ کوٹ چھُ کرن پَتہٕ پانے فٲصلہٕ کیٚاہ چھُ أمِس کرُن یا بدل کیٚاہ چھُس کرُن